اَلسَلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ صحت چھا حظ ٹھیٖک مےٚ حظ اوس ٲں یہِ ٲں زانُن کہِ اَتہِ بَنیٛاہ ٲں ژےٚ أنٛدۍ پٔکۍ چھا حظ کانٛہہ گٲڑۍ یۄس بُک یی کَرنہٕ تۄہہِ گامَس منٛز اگر حظ یہِ چھا تہٕ مےٚ ؤنِو تِکیٛازِ مےٚ چھُ گژھُن اوٗرۍ مےٚ چھُ اِیرپورٹ گژھُن مےٚ چھُ ییٚتہِ جوٚمہِ ایٚگزام ٲں مےٚ ٲں بہٕ وَنو تۄہہِ ٹایِم وایِم کٔژِ بَجہِ چھِ مےٚ گٲڑۍ ٲں ضروٗرت تہٕ تُہۍ سوٗزِو مےٚ سۄ تَمے ساتہٕ تِکیٛازِ مےٚ چھِ واریاہ زیادٕ مجبوٗری اسہِ چھَنہٕ یورٕ یَیٚتھ سایڈَس بنان گٲڑۍ تِتھ پٲٹھۍ

مجبوٗری مےٚ چھُ گَژھُن اِیَرپورٹ چھُ مےٚ گَژھُن پَتہٕ ٲں کاہہ بجے چھُ مےٚ اِیَرپورٹ باہہ بَجے اَکھ بَجے چھِ مےٚ فٕلایِٹ تہٕ تَمے باپَتھ ٲں کوٚرٕے مےٚ ژےٚ فون ژٕ وُچھ تٔمِس ؤنۍ زِ تٔمِس گاڑِ وٲلِس فَلٲنۍ جایہِ چھِ تُلٕنۍ سَوٲرۍ تٔمِس چھُ شَہر اِیرپورٹ گَژھُن تہٕ کِراے وِراے ہُنٛد کٔرۍ زیٚس سورُے تِکیٛازِ پَتہٕ گژھہِ نہٕ مےٚ مسلہٕ وسلہٕ پیٛون کِہیٖنۍ تہِ نہٕ بہٕ گژھہٕ یور ڈایریٚکٹہٕ بَس اِیرپورٹ تہٕ بہٕ نیرٕ یِتھٔے پٲٹھۍ مےٚ کٔرۍ زِ فون بہٕ کَرٕ تِمَن پونٛسہٕ وونٛسہٕ ٹرٛانسفر وُنی تہٕ مےٚ یُتھ نہٕ مےٚ دُبارٕ پیٚیہِ تِمَن وَنُن کِہیٖنۍ مگر سُہ ڈرٛایوَر سوٗزیٛو یُس اصٕل آسہِ یُس نہٕ یہِ کوٚمیٖڈی ووٚمیٖڈی آسہِ کِہیٖۍ تہِ نہٕ یُس نہٕ شور وور آسہِ تُلان گاڑِ منٛز کِہیٖنۍ تہِ نہٕ تِکیٛازِ کوٗر أسۍ چھِ کُنسٕے زٔنِس چھُ واریاہ کیٚنٛہہ چھُ پیٚوان ٲں سونٛچُن تَؤے تہِ یہِ وۄنۍ وُچھ ٲں سُہ اصٕل پَہم ٲں کانٛہہ اِنسان وُچھُن ژٕ یُس ژٕ ہیٚکہٕ ہان ییٚمۍ سٕنٛز گٲڑۍ ژٕ ہیٚکہٕ ہان بُک کٔرِتھ ییٚمہِ سۭتۍ بہٕ پَتہٕ ییٚتہِ پٮ۪ٹھ ہیٚکہٕ ہا شہر ٲں گٔژھِتھ تِکیٛازِ مےٚ چھُ کہے بَجہٕ چھُ مےٚ واتُن تور کاہ بَجے گٔژھٕس بہٕ آسٕنۍ بَرابَر وٲژمٕژ تور تٔمِس ؤنۍ زِ ژٕ ماگَم واتُن اَڈَس نِش بہٕ کھژٕ تٔتی گاڑِ تہٕ تٔتے پٮ۪ٹھ ٲں نیرو ٲں تہٕ یُتھ نہٕ مےٚ پَتہٕ لیٹ ویٹ گَژھہِ کِہیٖنہ مےٚ گژھہِ نہٕ پَتہٕ ژیر ویر گژھُن ٲں کِہیٖنۍ تہِ نہٕ ٲں ٹیٚنشَن رُستُے واتہٕ بہٕ ٲں تور آرام سان تَفریٖق ٲں رُستُے گٔژھٕس بہٕ واتٕنۍ ٲں تور تہٕ مےٚ کٔرۍ زِ پَتہٕ فون یتھُے ژٕ وُچھیٚکھ تیٛتھُے کٔرۍ زِ مےٚ فون تہٕ ژٕ ؤنۍ زِ مےٚ گٲڑۍ ہسا بَنے بہٕ تٔمِس چھِ کِراے دِنۍ سورُے ؤنۍ زِ ژٕ مےٚ تہٕ بہٕ ترٛاو تٔمِس تَمے ساتہٕ تِم پونٛسہٕ وونٛسہٕ تہٕ بہٕ نیٖرٕ تَمے ساتہٕ مگر ضروٗری تہٕ ضروٗری ؤنۍ زِ وُچھ زِ تہٕ مےٚ کٔرۍ زِ فون تَمے ساتہٕ یُتھ نہٕ مٔشِتھ ؤشِتھ گٔژھی تِکیٛازِ بہٕ ہیٚکہٕ نہٕ بیٚیہِ کٲنٛسہِ ؤنِتھ کِہیٖنۍ تہِ نہٕ بہٕ زانَتھ ژٕے یوت تہٕ ژیٚے ہیٛوک مٔے ؤنِتھ تہٕ أمِس ؤنۍ زٕ ژٕ گاڑِ وٲلِس ٲں وُچھہِ زِ اَتہِ بنیٛاہ گٲڑۍ وٲڑۍ کِنہٕ نَہ مگر یِہِ تہِ ؤنۍ زِ بَنےاگر بَنے گوٚو جان اگر نہٕ بَنے تہٕ تیٚلہِ وُچھ اننٲیزِ بَدل کٲنٛسہِ نش بیٚیہِ کٔرۍ زِ کٲنٛسہِ نِش معلوم تہٕ گٲڑۍ وٲڑۍ بَنیٛاہ اَتہِ کِنہٕ نَہ